السَلامُ علیکُم وَرحمتُہ اللہ وَبَرکاتُہُ بہٕ چھَس واریاہ رٕتۍ سِنۍ رَنان قٕسمہٕ قٕسمٕکۍ سِنۍ چھَس بہٕ مَزٕدار تہٕ میٖٹھۍ رَنان سٲری لُکھ چھِ میون رَنُن پَسںٛد کَران مےٚ سونٛچاو بہٕ بناو رَنُن پَنُن پرٛوفیٚشَن کُکِنٛگ ہابی بَناو بہٕ پَنُن پرٛوفیٚشَن ییٚلہِ مےٚ پنٛنٮ۪ن گَرِکٮ۪ن بٲژَن ووٚن بہٕ چھَس یَژھان کُکِنٛگ ہابی پَنُن پرٛوفیٚشَن بناوُن تہٕ تٔمو ووٚن ژٕ چھَکھا پَزی وَنان تِم گٔے واریاہ خۄش تہٕ ووٚنُکھ ژٕ ہٮ۪کٮ۪کھ بنٲیِتھ تہٕ بناو کُکِنٛگ ہابی پَنٕنۍ پرٛوفیٚشَن بہٕ تہِ گٔیَس سٮ۪ٹھاہ مُتٲثِر زِ میٛٲنۍ گَرِکۍ چھا مےٚ وَنان زِ ژٕ ہٮ۪کَکھ رٕتۍ رٕتۍ سِنۍ بَنٲوِتھ اَمہِ کھۄتہٕ مَزٕدار تہٕ میٖٹھۍ تَنہٕ پٮ۪ٹھٕ ووت مےٚ دَہ ؤری کُکِنٛگ کَران تہٕ یہِ بنٲو مےٚ پَنٕنۍ ہابی وَنہِ چھُ بہٕ وَنہِ چھَس بہٕ پَنٛنِس علاقعَس منٛز سٮ۪ٹھاہ مَشہوٗر رَننَس منٛز بَڈیٚو بَڈیٚو گَرَو منٛز چھ مےٚ نِش رَننہٕ خٲطرٕ ہیٚچھنہِ یِوان تہٕ کھیٚنہِ یِوان بہٕ چھَس واریاہ مشہوٗر پَنٛنِس علاقعس منٛز رَننہٕ کِس معاملَس منٛز تہٕ مےٚ بنوو کُکِنٛگ ہابی پَنٕںۍ پرٛوفیٚشَن